سٲنِس ڈِسٹرکس منٛز چھِ ٹوٗر ایٚنٛڈ ٹرٛاولزس سۭتۍ واریاہ کمپَنی وابستہٕ یِم زن لُکھ پنُن ناو رجَسٹریٚشَن کٔرِتھ کُنہِ تہِ مُلکس منٛز ٹوٗر کرنہٕ خٲطرٕ گژھن یا حج کرنہٕ خٲطرٕ تہِ چھِ گژھان یِم کمپنییٖز یِمَن لُکَن سہوٗلِیَت آسان سہوٗلیت پرووایِڈ چھِ کران تِہنٛز تِم کَمپٔنی چھِ واریاہ اَصٕل آسان آز چھُ واریاہ کمپٔنی یَتھ منٛز زن واریاہ کمپٔنی تِم ییٚتہِ ؤنِتھ یِم تہِ فیسَلٹیٖز وَنان چھِ تَتہِ چھِنہٕ پتہٕ تِم پوٗرٕ کران کینٛہہ یۄد وےٚ سانہِ پننہِ ضِلٕچ کَتھ کَرو ییٚتہِ چھِ واریاہ کمپٔنی وٕنکؠن تہِ یِم زَن حج ایٚنٛڈ ٹوٗر ٹرٛولزَس سۭتۍ مُنسَلِک چھِ تِم چھِ واریاہ اَصٕل